سَلام علیکُم وعلیکُم سَلام ٹھیٖک چھِو حظ الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھُو حظ صحت چھا ٹھیٖک شُکُر خۄدایَس کُن تُہۍ چھُو حظ یہِ یِم پیرَنٹہٕ یِمن بَچَن ہٕنٛز وٕچھ اَسہِ یہِ حظ سکوٗلَس منٛز چھِ اَسہِ یِم گژھن اِویٚنٹ کیٚنٛہہ نہ سپوٹٕس اِوینٛٹ چھِ ییٚتہِ اَسہِ گژھن ٹھیٖک چھا تہٕ اَمہِ خٲطرٕ چھِ اَسہِ پٮ۪وان یِمن بَچَن رجسٹریشن کَرٕنۍ یُس پاٹ نیُن نا تِمن چھِ اَسہِ پیٚوان رجسٹریشن کَرٕنۍ وۄنۍ چھِ سٲری شُرۍ چھِ آسَان یِم مطلب یِم چھِ دپان أسۍ ہسا کَرو رجسٹریشن ٹھیٖک چھا مگر اتھ منٛز چھُ وۄنۍ یہِ چیٖز گژھن کینٛہہ شُرٮ۪ن چھِنہٕ پَتہٕ گرِکۍ دَپَان ییٚتہِ نَسا یِم ٲسۍ نہٕ اگر کُنہِ جایہِ چھِ ہٮ۪کان مطلب اَسہِ چھِ کِرکٹ اِوٮ۪نٛٹ ییٚتہِ سپوٹٕس اِوینٛٹ گژھِ اَسہِ اکھ گژھِ کِرکٹس منٛز ٹھیٖک چھا بیٛاکھ گژھِ أسۍ یَتھ حظ کیٛاہ چھِ اَتھ وَنَان کھو کھوَس منٛز ٹھیٖک چھا تہٕ یُس زَن کھو کھو چھُ یہِ چھِ اَسہِ خٲلی گرلٕزَن زَن کوڑٮ۪ن ہِنٛدِ خٲطرٕ ٹھیٖک تہٕ بیٛاکھ اِوینٛٹ یُس اَسہِ ییٚتہِ گژھِو سُہ چھُ اَسہِ والی بال ییٚتہِ سُہ چھُ اَسہِ یہِ اِنٹَر سکوٗل ٹورنامٮ۪نٛٹ اَکھ نا سکوٗلَن درمیان گژھِ سُہ ٹھیٖک چھا یہِ چھِ اَسہِ زاڈِیو سٕنٛدِ طرفہٕ پٮ۪ٹھٕے یُس اَسہِ زاڈِیو اِمام صاحب چھُنا یہِ چھُ اَسہِ آ یہِ چھُ اَسہِ زونل لیولہِ ہُنٛد ٹورنامٮ۪نٛٹ تہٕ وۄنۍ چھِ یِم بَچہِ وَنَن اَکثر أسۍ ہسا کَرو رجسٹریشن أسۍ ہسا گِنٛدو أسۍ ہسا گِنٛدو مگر اَتھ منٛز چھِ ہٮ۪کن کُنہِ ساتَن چھُ لَگن بَچَس کیٚنٛہہ چھُ چھُنا کیازِ اَتہِ چھِ کِرکٹ یُس أسۍ گِنٛدَان چھِ یہِ تہِ چھُ اَسہِ زوٗنَل لیولہِ ہُنٛد ٹورنامٮ۪نٛٹ اور اَتھ منٛز اگر کُنہِ ساتَن کانٛہہ بَچہِ چھُ آسَان بولِنٛگ تھوڑا تیز کَرَان یا فیٖلڈِنٛگ منٛز کُنہِ جایہِ لوٚگ پَتہٕ چھِ وَنَن پیرَنٛٹٕس یہِ تۄہہِ کیٛازِ نِیِو یِم اور یِم ٲسۍ نہٕ نِنۍ کِہیٖنۍ تہِ وۄنۍ چھِ أسۍ یی وَنان تُہۍ اگر دِیِو اِجازت یِمَن ہٮ۪کوا أسۍ رَجسٹریشَن کٔرِتھ اگر بٔچی چھِ تٔمِس کَروا أسۍ کھو کھوَس منٛز رجسٹریشن یا لٔڑکہٕ چھُ تٔمِس کَرو أسۍ فُٹ بال یا کِرکَٹَس منٛز تہٕ یہِ اَمہِ موٗجوٗب کَرے فون اَسہِ دوٚپ تُہۍ ؤنِو أسۍ یِم اِوینٛٹہٕ چھِ أسۍ گژھن تہٕ اگر تُہۍ ٮ۪ژھِو تِکیٛازِ اَتھ چھِ یِوَان پَتہٕ سٔٹِفِکیٹ مِلان سۄ چھِ برونٛٹھ بَکار تہِ پَتہٕ بَچَس لگان ٹھیٖک چھا آ سۄ چھِ ہٮ۪کَان بَکار تہِ لٲگِتھ مگر أسۍ ہٮ۪کو نہٕ پَننِس زاتَس پٮ۪ٹھ یِمَن یہِ کٔرِتھ رجِسٹرٛیشَن کِہیٖنۍ تہِ اَتھ منٛز چھُ اَسہِ پیرَنٹَن ہُنٛد کیٛاہ چھِ اَتھ وَنان کَنزَنٛٹ ضروٗری ٹھیٖک چھا وۄنۍ ؤنۍ تو أسۍ یی تُہۍ یِمَن کَروا أسۍ یہِ رجسٹریشَن کِنہٕ کِہیٖنۍ نہٕ اچھا کِرکٹَس منٛز کَرہوکھ رجسٹریشَن یُس یہِ لٔڑکہٕ چھِ أمِس کَرو کِرکٹَس منٛز کوڑٮ۪ن تہِ چھِ کِرکَٹ ٹورنامٮ۪نٛٹ گژھن وول اگر تُہۍ ؤنِو تمَن تہِ کَرو تَتھ منٛز تہٕ بیٚیہِ چھِ یہِ کھو کھوٗکَن ٹھیٖک چھا اچھا میوٗ یُس لٔڑکِیَن ہُنٛد یہِ گٔرلٕز ٹورنامٮ۪نٛٹ چھُ کِرکَٹُک تَتھ منٛز کَرو نا کورٮ۪ن سُنٛد یی اَسہِ پَتَے شُڈوٗل کَر کُس آسہِ اَسہِ چھِ فِلحال رَجِسٹرٛیشَن خٲلی کَرٕنۍ کَتھ منٛز کَرو یِمَن رَجسٹریشن تُہۍ ؤنِو أسۍ ٹھیٖک یِمَے چھِ ٹورنامنٛٹ چھِ یِہے اتھ چھُ کِرکٹ بیٚیہِ چھُ کھو کھو بیٚیہِ چھُ والی بال تہٕ بیٚیہِ چھُ فُٹ بال یُس زَن کِرٛکٮ۪ٹ چھُ سُہ چھُ دۄنوٕنی تَتھ منٛز آسن لٔڑکی تہِ تہٕ لڑکہٕ تہٕ لٔڑکیَن گژھِ الگ ٹورنمینٹ لٔڑکَن گژھِ الگ ٹورنَمنٹ ٹھیٖک چھا کَروکھا اَدٕ حظ ٹھیٖک چھُ ٹھیٖک چھُ